یُس کٲشِر زَبان چھِ یہِ چھِ کٔشیٖر ہِندٮ۪ن لُکَن پَنُن نَفَع بَڑاونَس مَنٛز پَنُن کاربار بَڑاونَس مَنٛز تہِ مَدَد کَران مَثلاً اَگَرے کٔشیٖر مَنٛز چھ زیادٕ تَر زمیٖن دٲری تہٕ باغبٲ باغدٲری یِوان کَرنہٕ تہٕ میوٕ باپار یِوان کَرنہٕ تہٕ اَگَرے یِمَن یہِ پَنُن یہِ یہِ سُہ فصٕل چھُ وۄبداوان اگرے یِمَن یہِ باقیَن کینٛہہ مُلکَن مَنٛز کٕنُن آسہِ یِمن چھُ کٲشِر زَبان تِمَن مُلکَن سۭتۍ مَطلَب کتھ باتھ کَرنُک اکھ موقہٕ فَراہَم کَران یِتھ کنۍ زِ ہِندی ہِندی تہٕ پَنجابی مَنٛز چھِ واریاہ تِم لفظ یِم کٲشرٕ زَبان سۭتۍ رَلان چھِ تہٕ کٲشٕر یِم اَن پڑ زمیٖن دار چھِ آسان یا یِم موٚزوٗر چھِ آسان یِمن ییٚلہِ پَنُن مال چھُ آسان کٕنُن تہٕ یِم چھ تِمَن لَفظَن ہُنٛد اِستعمال کٔرِتھ یِمن سۭتۍ پَننٮ۪ن یِمن باپارٮ۪ن سۭتۍ اصٕل پٲٹھۍ ہیٚکان کتھ باتھ کٔرِتھ یمہ سۭتۍ یِم پَنُن مال تہٕ ہیٚکان چھِ تہٕ امہ سۭتۍ چِھ یہنٛدِس تِجارتَس تہِ فٲیدٕ واتان